اَسلام علیکُم تُہۍ چھُو لٔزیٖزو پٮ۪ٹھٕ عامِر صٲب چھُو حظ تۄہہِ مےٚ حظ اوس تۄہہِ نِش کیٚنٛہہ یہِ تھوڑا سامان کوٚرمُت آرڈَر یہِ فُڈ آیٹم وۄنۍ یہِ حظ گٔے بےٚ ادبی معاف کہِ بہٕ گوس بیٚکِس جایہِ وٕنۍکٮ۪نَس مےٚ پے اٮ۪مَرجَنسی کٲم بہٕ ہٮ۪کہٕ نہٕ وٕنۍکٮ۪نَس یہِ پِک اَپ یا ٹیک کٔرِتھ کِہیٖنۍ اگر حظ تُہۍ کٲم کٔرِو تُہۍ کٔرِو کٮ۪نسَل تہٕ تُہۍ کٔرِو مےٚ رِفنٛڈ سُہ حظ گٔے تُہٕنٛز مہربٲنی بہٕ حظ کَرٕہاو نہٕ یہِ کٮ۪نسل کیٚنٛہہ تۄہہِ چھو میون پَیی کہِ مےٚ چھُنہٕ زانٛہہ تُہُنٛد آرڈَر رِفیوٗز کوٚرمُت تہٕ تۄہہِ چھو ماشاء اللہ کالٹی تہِ آسان زَبردست مَگر یہِ حظ چھِ مےٚ وٕنۍکٮ۪نَس اٮ۪مَرجَنسی منٛز کٮ۪نسَل پٮ۪وان کَرُن اگر حظ تۄہہِ کانٛہہ ڈِلِؤری یا کیٚنٛہہ رٹیک او ٹی پی تہِ چھُو ضوٚرَتھ تۄہہِ حظ دِمو بہٕ تہٕ تُہۍ کٔرِو حظ میون یہِ آرڈَر کٮ۪نسَل تہٕ تُہۍ کٔرو مےٚ رِفنٛڈ تِکیٛازِ مےٚ حظ گٔے پرٛابلِم کہِ مےٚ پیوٚو بیٚکِس جایہِ گژھُن بہٕ ہٮ۪کہٕ نہٕ وٕنۍکٮ۪س یہِ ٹیک کٔرِتھ کِہیٖنۍ مےٚ چھُنہٕ گَرِ تہٕ کٕہۭنۍ وۄنۍ دِمہٕ ہا بہٕ کٲنٛسہِ تویتہِ تہٕ تۄہہِ تہِ کَرٕہو نہٕ تۄہہِ سۭتۍ تہِ کَرٕہو نہٕ بہٕ یہِ کِہیٖنۍ کہِ تُہۍ دٔپِو نہ أمۍ روٚٹٕے نہٕ مگر مےٚ نہٕ حظ چھِنہٕ بلکُل وٕنۍکٮ۪نَس گَرِ تہِ کٕہۭنۍ تَتہِ چھِ لاک وٕنۍکٮ۪نَس تتہٕ تہِ نہٕ حظ ہیٚکہِ نہٕ یہِ وٕنۍکٮ۪نَس یہِ پارسَل کٕہۭنۍ رِٔٹِتھ اگر حظ تیٚلہِ کٲم کٔرِو یہِ کٔرِو سُہ حظ گٔے تُہٕنٛز مہربٲنی